بہٕ ہَسا وَنہٕ دہ پٮ۪ٹھ دٔۂو لَچھو تانۍ پانٛژھ نمبر گۄڈنیُک نمبر ہَسا گوٚو ہَتھ یَتھ زَن دٔیمِس نمبرَس پٮ۪ٹھ چھِ یِوان ساس ترٛیٚیِمِس نمبرَس پٮ۪ٹھ چھِ یِوان دَہ ساس ژوٗرمِس نمبرَس پٮ۪ٹھ چھِ یِوان لَچھ پٲنٛژمِس نمبرَس پٮ۪ٹھ چھِ یِوان ڈۄڑ لَچھ یِم ہَسا چھِ پانٛژھ نمبر دٔہ پٮ۪ٹھ دَہن لَچھَن تام